مٮ۪ڈِسَنٕز ہَسا چھِ اَز یِم چھِ واریاہ چھِ اٮ۪فٲڈیبٕل تہٕ مگر واریاہ چھِ درٛوٚگۍ تہِ یِوان تِم چھِنہٕ ہٮ۪کان اِنسان نارمٔلی اٮ۪فٲڈ کٔرِتھ کِہیٖنۍ تِکیٛازِ یِم چھِ واریاہ اگر أسۍ یِتھ کٔنٮ۪تھ وٕچھو تِم چھِ یِوان واریاہ یِمَن مٮ۪ڈِکَل سٕٹورَن پٮ۪ٹھ درٛوٚگۍ مگر کُنہِ ساتہٕ چھِ آسان کینٛہہ فری کٮ۪مپٕس تہِ آسان ہٮ۪لٕتھ سٮ۪نٹَر والیو یا یِمو ڈاکٹَرو یا کُنہِ تہِ ٹیٖمَن آسان کُنہِ جایہِ فِری یہِ تھوٚمُت کٮ۪مپ ییٚتہِ اسہِ فِری مٮ۪ڈِسَن مِلان چھِ مطلب تیوٗت تہِ چھِنہٕ مِلان کینٛہہ واریاہ دَوا چھِ پٮ۪وان مُلۍ تہِ اَنُن کُنہِ ساتہٕ یُس واریاہ درٛوٚگ چھِ یِوان تِکیٛازِ اَز چھِ پیٚوان کھیوٚن اِنسانَس سُہ یوٗتاہ یوٗتاہ ترقی چھِ تیوٗتاہ چھِ اِنسان سُنٛد صحت تہٕ بِگڑان تَمیُک موٗجوٗب چھِ پیٚوان سُہ أمِس یُس نٮ۪صفہٕ اِنکَم چھِ سۄ چھِ أمِس پیٚوان اُکنُے یہِ کَرٕنۍ صرف کَرٕنۍ یہِ چھُ واریاہ درٛوٚگ تہِ یِوان یہِ دَوا کینٛہہ کینٛہہ چھُ مِلان سا یِم فِری تہٕ مگر واریاہ چھِ مِلان درٛوٚگۍ تہِ